اکہِ دۄہ گوٚو مےٚ چلینج گوٚو اکہِ دۄہ أسۍ میچ گِندان سُہ روٗد میٛانہِ خأطرٕ خطرناک چلینجِنگ تِکیٛازِ تتہِ أسۍ بیٚیہِ وِکٹ أسۍ سَتھ گٔمٕتۍ اوُٹ رن اوس کرُن اکھ ہَتھ تہٕ وُہ سُہ روٗد مےٚ واریاہ چلینجِنگ کہ مےٚ کوٚر سُہ ہٮ۪نڈٕل مطلب گیوٚند مےٚ سُہ کُنی زٔنۍ میچ کوٚر مےٚ سورٕے ہٮ۪نٛڈٕل کُنۍ زٔنۍ گیوٚنٛد مےٚ آرام سان گیوٚنٛد مےٚ لاسٹس تامتھ لاسٹس زیوٗن مےٚ سُہ کُنۍ زٔنۍ میچ نان سٹریکر یُس مےٚ اوس آسان تٔمِس اوسُس نہٕ بہٕ خاص سٹرایک دِوان کینٛہہ سُہ اوسُس بہٕ لاستٕکِس اَورٕ کِس لاسٕچ بالہِ دِوان سٹرایِک کہِ تِم رنہٕ اکھ ہتھ وُہ کوٚر مےٚ سُہ کُنۍ زٔنۍ تہٕ مےٚ زینرٲو ٹیم کُنۍ زٕنۍ میچ سُہ روٗد میانہِ خٲطرٕ بڑٕ چیٚلیٖنجِنگ مگر مےٚ کوٚر سُہ ہٮ۪نٛڈٕل ایٖزیلی تِکیٛازِ مےٚ گیوٚنٛد سُہ کُنۍ زٔنۍ میچ کُنۍ زٔنۍ کوٚر مےٚ سُہ ہٮ۪نٛڈٕل سورُے دینۍ بنیوٕس وِنر